مےٚ اوس گاڈنِنٛگ ہُںٛد واریاہ زیادٕ شوق گۄڈٕ پٮ۪ٹھٕے تہٕ ییٚلہِ بہٕ اَکہِ دۄہ پَنُن رِشتہٕ دارَن ہُنٛد گٔیَس تم چھِ سوپور روزان ییٚلہِ بہٕ تور گٔیَس تہٕ تہَنٛدِس آنٛگنَس منٛز وٕچھ مےٚ واریاہ زیادٕ مختلف پوش ٲسۍ تِمَن آنٛگنَس منٛز تہٕ مےٚ بَڑیو شوق تھوڑا مےٚ دوٚپ نہ وٕچھ مطلب یِمَن کیُتھ آنٛگُن سجان یِمَن چھِ اَصٕل پوش ییٚتہِ یِمَن کۭژاہ اَصٕل پارک وٕ یُتھُے بہٕ گَرٕ آیَس مےٚ کوٚر گَرِکٮ۪ن سۭتۍ مشوَرٕ مےٚ دوٚپ مٔمی پاپَس مےٚ دوٚپ أسۍ تہِ کَرو گاڈنِنٛگ تہٕ یہِ چھِ واریاہ زیادٕ اَصٕل روزان مطلب اَکھ چھِ روزان اِنسان تھوڑا بہت اَتھ سۭتۍ بِزی تہِ بیٚیہِ چھِ تھوڑا اِنسانَس ٹٮ۪نشَن وٮ۪نشَن مَکلان بیٚیہِ اگر أسۍ وٕچھو مطلب یِم پوش چھِ آسان یِم چھِ اَسہِ دِوان اَکھ الگ مطلب سکوٗن چھِ اَسہِ دِوان اَکھ سٲنِس دِلَس پَتہٕ أنۍ مےٚ واریاہ مختلف پوش أنۍ مےٚ پَتہٕ بازرٕ پَتہٕ کٔرۍ مےٚ تِم گَرِ کَلٮ۪کٹہٕ تہٕ پَتہٕ روٗدۍ مےٚ تم بَنوو مےٚ اَکھ الگ اَکھ پوٹ اَکھ الگ تَتھ خٲطرٕ تہٕ پَتہٕ لٲگۍ مےٚ تَتھ منٛز مختلف پوش تہٕ آز چھُ مےٚ شُکُر رۄبَس کُن آز چھِ مےٚ اَکھ اَصل گاڈَن بروںٛہہ کَنہِ آنٛگنَس تہٕ مےٚ چھِ باسان آز یہِ کہِ یہِ چھِ واریاہ زیادٕ اَصٕل لُک دِوان یُتھُے أسۍ گیٹہٕ اندَر چھِ اَژان کانٛہہ سُہ چھِ ترٛاوان اَتھ کُن نظر تٔمِس چھِ گژھان دِل خۄش تہٕ پَتہٕ چھِ مےٚ وَنان تِم لوٗکھ کہِ ژےٚ چھی اَصل مطلب پوٹ بَنوومُت الگ گاڈنَس خٲطرٕ یہِ پوش یِم پوش یِم چھِ سٲنِس دِلَس واریاہ زیادٕ سکوٗن دِوان تہٕ گاڈنِںٛگ ہُنٛد شوق اوس مےٚ گۄڈٕ پٮ۪ٹھٕے سٹاٹ پٮ۪ٹھٕے تہٕ ٹوٗ تھَوزَنٛٹہٕ مطلب زٕ ساس اَکہٕ وُہَس منٛز کوٚر مےٚ سٹاٹ تہٕ آز چھِ مےٚ ترٛیٚیِم ؤری چَلان اَتھ گاڈنِنٛگَس تہٕ شُکُر رۄبَس کُن مےٚ چھِ واریاہ زیادٕ اَصٕل گوٚمُت گاڈَن گوٚمُت گَرِ تیار تہٕ ییٚمہِ سۭتۍ مےٚ واریاہ زیادٕ خوشی چھِ میلان بیٚیہِ چھِ مطلب اِنسانَس یہِ کہِ اِنسانَس گژھِ اَکھ ہابی آسٕنۍ گاڈنِنٛگ ہٕنٛز یہِ چھِ اَکھ ہابی آسان واریاہ لُکھ چھِ کَران گاڈنِنٛگ پَسنٛد کَرٕنۍ مطلب پوشَن سۭتۍ بِہُن وِہُن یِمَن سۭتۍ مطلب ٹایم کَرُن واریاہ لُکھ چھِ یہِ پَسنٛد کَران تہٕ تِمَن منٛز چھَس بہٕ تہِ اَکھ ییٚمِس واریاہ زیادٕ گاڈنِںٛگ پَسنٛد چھِ مےٚ چھُ واریاہ زیادٕ گاڈنِںٛگ پَسنٛد بہٕ چھَس مطلب باقٕیَن لُکَن تہِ مطلب کَران وَنان کہِ تُہۍ تہِ کٔرِو گاڈنِنٛگ سۭتۍ کیٛازِکہِ اَمہِ سۭتۍ چھِ اَکھ سون ماحول روزان ٹھیٖک سون ماحول روزان اَصٕل خُشگوار سٲنۍ کٔشیٖر چھِ یی ییٖژاہ خوٗبصوٗرت تہٕ بیٚیہِ گژھِ نہٕ اَسہِ پوشَن سۭتۍ زیادٕ آسُن تہٕ تہٕ مےٚ چھِ واریاہ زیادٕ پوش کَران خۄش یِم پوش لاگٕنۍ نٔے نٔے لاگٕنۍ نٔے نٔے وٮ۪رایٹی یُس پوشَن چھِ آسان تِم لاگٕنۍ یِم چھِ مےٚ واریاہ زیادٕ خۄش کَران